فخر چھُ مےٚ پنٕنِس پانَس پٮ۪ٹھ تِکیٛازِ بہٕ کٲشُر چھُس کَران اَزکَل چھِ واریاہ تِم تہِ لُکھ یِم نہٕ پنٕنٮ۪ن شُرٮ۪ن چھِ کٲشُر ہیٚچھناوان کِہیٖنٛۍ یہِ چھُ بوٚڈ چیٖز زِ بہٕ چھُس کٲشُر